یوٚتام پُلٹِکَل لیٖڈرَن ہُنٛد تعلق چھُ سٲنِس محلَس منٛز ٲسۍ پانٛژھ شےٚ پُلٹِکَل لیٖڈَر یِمَن منٛز میٛانہِ بَچپَن مطلب یِم بہٕ بَچپَنَس منٛز وٕچھان اوسُس یا تِہِنٛدۍ جلوٗس وَلوٗس ٲسۍ نیران تِمَن منٛز اوس اَکھ علی محمد ساگر صٲب بیٚیہِ اوس مُبارک گُل یا چھِٹہٕ ساز اوس یا بشیٖر احمد ماگرے اوس نسیٖمہ فِردوس ٲس تہٕ یِمَن علی محمد ساگر اوس گۄڈٕ پٮ۪ٹھَے یِم یِہُنٛد یہِ نہ یہِ اٮ۪جَنڈا اوس یِم ٲسۍ دَپان کہِ مےٚ گوٚژھ پنٛنِس علاقَس منٛز لُکَن واتُن میٛانہِ ذٔریہِ فٲیدٕ کینٛہہ یا تۄہہِ چھو پَے کہِ یُس زَن مین ڈاوُن ٹاوُن چھُ اَتہِ ٲس یہِ چھُ کَنجَکٹٕڈ ایریا اوس تہٕ اَتہِ اَگرَے کٲنٛسہِ آسہِ ہا خاندَر آسہِ ہا خوٗندَر آسہِ ہا تہٕ تَتہِ اوس گژھان واریاہ مُشکِل ٲسۍ گژھان یُتھُے سالَر ٲسۍ یِوان یِمَن ٲسۍ نہٕ آسان بیٚہنَس خٲطرٕ ٲسۍ نہٕ آسان جاے لُکَن ٲسۍ مطلب بٔڑۍ مکان تہِ ٲسۍ نہٕ تیٖتیٛاہ کینٛہہ یَتھ منٛز پَتہٕ ٲسۍ سٲری سالَر بیٚہان تہٕ لُکو کوٚر پَتہٕ یِمو کٔر ساگر صٲبَس نِش گٔے دوٚپُکھ یا اَسہِ چھِ یِتھ پٲٹھۍ گژھان پرٛابلِم ییٚتہِ واریاہ تہٕ اَسہِ کٔرۍتو کینٛہہ تیُتھ حِسابہ دیٖتو کہِ أسۍ یا پارکہ وارکہ بَنٲوۍتو یَتھ منٛز أسۍ آسہَو یِمَن خانٛدرَن وانٛدرَن منٛز آسان یہِ لُک اَتہِ بیٚہوان یِم سَب وَب آسو أسۍ دِوان تہٕ تٔتھۍ منٛز مَدِنظر تھٲوِتھ علی محمد ساگرَن کٔر یِژھٕ واریاہ اَصٕل کامہِ کٔرٕکھ یَتھ منٛز زٕ ژور یِم یِم حظ میٚریج ہال بَنٲوِکھ اَکھ بَنووُن فتح کدلہٕ تہِ بَنووُن نَوَابازرٕ تہِ بَنووُن تہٕ ییٚمہِ سۭتۍ لُکَن واریاہ آسٲیِش سَپٕز خانٛدرَن خوٗنٛدرَن منٛز تہٕ بیٚیہِ أتھۍ سۭتۍ سۭتۍ یِم تہِ زَن اَسہِ دٔچھِنۍ کھووُرۍ اَستان ٲسۍ ہولی شرٛاینٕز ٲسۍ اَتہِ تہِ کوٚرُن یُس زَن تعمیٖرِ نَو یِہٕںٛز ٲس تَتھ منٛز تہِ نیوٗتھ واریاہ حِصہٕ تہٕ بیٚیہِ ٲسۍ یِمَن سۭتۍ یُس زَن مُبارک گُل تِمَن اوس یُس تہِ کانٛہہ ڈرٛینیجِز رِلیٹِڈ کانٛہہ تہِ پرٛابلِم ییہِ ہا لُکَن یِم ٲسۍ یِمَن نِش گژھان نالٮ۪ن ہِنٛزٕ یہِ حظ یہِ نِکاس چھُ یا یہِ نہ بَدرَو وَدرَو یہِ اوس سورُے گژھان اَتہِ جمع سڑکَن پٮ۪ٹھ تہٕ یِمو کوٚر اَتھ منٛز کٲم یِمو کوٚر اَتھ منٛز بَڑٕ اَصٕل رول اَدا یِمو ڈرٛٮ۪نیج سِسٹَم گوٚو سٮ۪ٹھاہ بہتر تہٕ یُس زَن وٕنۍکٮ۪نَس تہِ چھُ سُے سِسٹَمٕے چَلان اِتھَے پٲٹھۍ چھُ بٔشیٖر احمد ماگرے صٲب یِم زَنہٕ أسۍ حالانٛکہِ یِم ٲسۍ نہٕ اَتِکۍ کینٛہہ سُہ پنٛنہِ علاقٕکۍ ٲسۍ یہِ یِم ٲسۍ ییٚتہِ حظ پُلوٲمِس منٛز تہٕ مگر یِم ٲسۍ واریَہَس کالَس ٲسۍ یِم اَتہِ کِرایہِ روزان تہٕ یِم ٲسۍ کانٛگرٮ۪سَس سۭتۍ اوس یِہُنٛد تعلق یِمو تہِ کَرِ سٮ۪ٹھاہ کامہِ سٲنِس محلَس منٛز خصوٗصاً یِم زَن اگرَے یِمَن بَچَن کانٛہہ تہِ پرٛابلِم آسہِ ہا سکوٗلَن منٛز ٲس بَچَن گژھان پرٛابلِم یِم ٲسۍ بَچَن گژھان سۭتۍ سکوٗلَن منٛز ٲسۍ پَتہٕ وٕچھان یِمَن کۄس پرٛابلِم اَتہِ چھےٚ تِمَن سۭتۍ ٲسۍ کَران یِہِنٛدٮ۪ن ٹیٖچرَن سۭتۍ کَتھ باتھ ٲسۍ یِمَن کَران پَتہٕ ٲسۍ وٕچھان یِم کِتھ پٲٹھۍ گژھِ سانہِ پرٛابلِم گژھن حل یا بیٛاکھ لیڈی اَکھ ٲس نسیٖمہ فِردوس یِمو تہِ کَرِ واریاہ جان کامہِ چوٗنٛکہِ یِمَن ٲسۍ اَتہِ وٕنۍکٮ۪نَس چھِنہٕ یِم اَتہِ تہٕ مگر کانٛہہ تہِ ییٚمِس لیڈیٖز آسہِ یا کانٛہہ تہِ گَریلوٗ پرٛابلِم آسہِ ہا یا بیٚیہِ کانٛہہ پرٛابلِم آسہِ ہا یِم ٲسۍ گژھان ڈَرٮ۪ک یِمَن گَرَے تہٕ ٲسِکھ پَنٕںۍ پرٛابلِم وَنان پَتہٕ ٲسۍ یِم کَران کٲم یِم ٲسۍ یِمَن یِوان مطلقہٕ حٲکمَن نِش ٲسِکھ یِمَن یِوان سۭتۍ تہٕ پَنٕنۍ پرٛابلِم ٲسۍ یِم کَران یِمَن نِش حل